ہیٚلو سلام علیکُم تُہۍ چھُو حظ میک اَپ آرٹِسٹہٕ مےٚ حظ اوس میک اَپ کَرُن مےٚ چھُ فوٹوٗ شوٗٹس پٮ۪ٹھ أکِس گژھُن حظ تَمہِ خٲطرٕ اوس مےٚ میک اَپ کَرُن حظ آ سنٛڈے دۄہ چلو شُکریہ